وعلیکم سلام أسۍ چھِ ایس آرم پیٹھ فون کَران آ تہٕ رابیا فاروق چھِ تُہٕنز ڈاٹر آ تہٕ اَسہِ کورو تۄہہِ تَوے کنٹیکٹ کیازِ کہِ تٔمس چھُ چَکر آمُت وٕنکٮ۪نس تہٕ گابراونہٕ

آ تٔمس گابراونٕچ چھنہٕ کہٕنۍ تہِ ٹینشن تہٕ تٔمِس چھِ تھوڑا چکر آوُس تہٕ وۄنۍ نی سۄ اَسہِ ہاسپِٹل

آ اَوے کورو تۄہہِ اَسہِ کَنٹیکٹ کیازِ کہِ تٔمس تٔمس آو اچانک چَکرتہٕ وۄنۍ نی سۄ اَسہِ وٕنکٮ۪نس ہاسپِٹل تہٕ گابراونٕچ چھنہٕ کہٕنۍ تہِ ضروٗرت تہٕ اگر تُہۍ نَزدیٖکی چھو تہٕ تیلہِ وٲتِو تُہۍ تٔمس نِش تُمو اِتھ کَنتیٚتھ ووٚنُکھ نہٕ تِمو کِہینۍ تٕمو دوٚپُکھ مے بی یہِ ہیٚکہِ تاپہٕ سۭتۍ تہِ ٲستِھ مے بی صبحٲے آسہِ فاکَٕے گَرِ درٛامٕژ اَمہِ وجہ سۭتۍ ٲستِھ اکھ سیکَنڈ تُہۍ بوٗزِو یوکُن اَسہِ چھنہٕ تِم تھٲے مٕتۍ ژوٗرمِس پوہرس پیٹھ کِہینۍ لۄکٕٹۍ بَچہِ چھِ اوبویسلی أسۍ تھاون بٔنمِیٚن فٔلورن منزکیازِ کہِ تِمن چھُ پکنس منٛز چھِ تُہی بوٗزِو میٲنۍ کَتھ تُمن چھِ پَکنس منز تہِ دِکَتھ گَژھان او مۅکھ چھِنہٕ أسۍ تِمن تھاوان لاسٹٕکِس فلورس پیٹھ کینہہ أسۍ چھِ تھاوان تِمن گۅڈنِک سٕے فلورس پیٹھ تہٕ تاپھ چھِنہٕ تُہۍ ہیٚکِو تِمن نہ نہ مَسلہ اوس نہٕ یہِ کِہینۍ تِمن دۅن دۄہن اوس اَسہِ تھوڑا پروگرام کی اِوینٹ چلان سکوٗلس منز یمہِ وجہ سۭتۍ اَسہِ بچہِ پیٚیہِ شِفٹ کَرٕنۍ لیکِن تِمن کلاس پیو بس دۄنٕے دۄہن پیٚیہِ اَسہِ تمن زٕ کلاس ہیرِ دِنۍ تہٕ باقٕے سٲری کٕلاس چھِ تمن آسان بٔنمسٕے پوہرس منز بیٚیہِ چھِ عام طور پر تِمن آے سی آسان سکوٗلس منٛز ایویلیبل فین چھِ آسان باقٕے چیٖز چھِ آسان مَسلہ چھِ یِتھ کَنن تمن چھُ بریکفاسٹس منز کٮ۪تھانۍ پرابلم گٔمٕژ تِم چھِنہٕ کھٮ۪وان چٮ۪وان اصل کِہینۍ تہٕ توے چھُ تِمن چَکر آمُت تُہۍ ہیٚکو تِمن باقٕے ڈاکٹرن ستۭۍ تہِ کَنسَلٹہٕ کَرنٲوِتھ یا پانہٕ ہیٚکو تُہۍ ڈاریکٹ ڈاکٹرس سۭتۍ کَتھ کٔرتھ آ آ بلکل تُہۍ ہے زیو نہٕ کَہٕنۍ تہِ پَریشٲنی سُہ چھِ ٹھیٖک ہا ہا وٕنکٮ۪نس ہیٚکہِ سۄ آرام سان یِتھ سکوٗل گاڑِ منز تَمہِ باوٗجوٗد تہِ پَننہِ دِل ہِند تَسَلی موٗجوٗب ہیٚکو تُہۍ تِمن ڈاکٹرس نِش تہِ نیانٲوِتھ